وعلیکُم سلام تُہۍ چھِو حَظ ٹھیٖک مےٚ بوٗز یہِ تُہۍ چھِو گٲڑۍ کٕنان کُس گٲڑۍ چھُو تۄہہِ اچھا یہِ تُہۍ چھُوا کٕنان سۄ تُہۍ کۭتِس چھو کٕنان آد سا مےٚ کرِو تُہۍ پنٕنۍ لوکیشَن شیر ہاں اوکے وعلیکُم سَلام